وعلیکُم اسلام اۭں اَصٕل پٲٹھۍ تُہۍ چھِوٕ ٹھیٖک آ آ کور چھُ واتناوُن ٹھیٖک چھُ ہٮ۪کو واتنٲیِتھ آ آ یہِ ہٮ۪کو واتنٲوِتھ تۄہہِ کیٛاہ کیٛاہ اوسوُ ضروٗرت آ آ ٹھیٖک ٹھیٖک بیٚیہِ کیٛاہ چھُو تۄہہِ ضروٗرت آ آ ڈِزایِن چھِ ییٚتی بَنناوَن ٹھیٖک چھُ تۄہہِ کَر چھِ یِم ضروٗرت ٹھیٖک ٹھیٖم ہَسا وُچھ مےٚ تَیار کٔژِ بَجہِ بٲگۍ یِیِو تُہۍ کٔژِ بَجہِ بٲجو تۄہہِ ضروٗرت یِم

پَلیٹہٕ یا تھل بانہٕ

ٹھیٖک چھِ تِم تہِ آسہٕ تِم چھِ ؤہمہِ ضوٚرَتھ تَمہِ وٕہمہِ پَتہٕ ٹھیٖک چھُ ٹھیٖک آ آ

اۭں پِیالہٕ تہِ چھِ پیال تہِ چھِ آ سُہ تہِ یہِ بَناونہٕ ناو تہِ چھُو آسان بیٚیہِ چھُ آسان یِمے تِم کانٛگٕر منن بیٚیہِ سُہ شوق خٲطرٕ صحیح تہِ جی جی جی تہِ تۄہہِ کِنہٕ کِہیٖنٛۍ تۄہہِ کَمہِ کیٚمیُک چھُو وَنان سارنی ہُنٛد نہ یُس سُہ وَنان ٲسۍ نہ تِم اَسہِ تۄہہِ چھُ زیادٕ آبہٕ خٲطرٕ سُے یَتھ کوٗلَردار سُہ گژھِ سَتھ ساس رۄپیَس آ آ تَتھ ٲسۍ نَلکہٕ تہِ لٲگِتھ سُہ گژھِ مےٚ ساس رۄپیَس ساس رۄپیہِ ساس رۄپیہِ اۭں اۭں بیٚیہِ چھُ بیٚیہِ چھُو تۄہہِ کانٛگٕر ضوٚرَتھ تۄہہِ گژھِو تۄہہِ ڈۄڈَس ہَتَس آ سۄ گژھِوٕ تۄہہِ ڈۄڈَس ہَتَس رۄپیَس بیٚیہِ چھُو تۄہہِ ضوٚرَتھ تھال بانہٕ چھُو نا تِم آ تِم بَنٕنو تۄہہِ دۄن ہَتھ رۄپیَن ژور کیٛاہ تِم پٮ۪نَو تۄہہِ ژَتجہَن رۄپیَن ژور آ آ سُہ پیٚو سُہ پیٚو تۄہہِ دۄن ہَتَن رۄپیہِ تَتھ چھِ ڈِزایِن بَناوُن ناو تہِ گژھیو تۄہہِ دۄن ہَتَن رۄپیَن تَتھ چھا ڈِزایِن بَناوُن نٮ۪بٕرۍ کِنین آ ٹھیٖک چھُ آ یہِ واتناو بہٕ تۄہہِ وُہمٕتۍ ٹھیٖک چھُ آ ٹھیٖک چھُ ٹھیٖک چھا